اَسَلامُ علیکُم اَز وَنہٕ بہٕ تۄہِہ پریٚشَر کُکَر پَزیا یوٗز کَرُن یا کُنِہ اوٚپُن یُس مطلَب ییٚلہٕ بانہٕ آسِہ تَتھ منٛز ہیکوا أسۍ فُڈ رٔنِتھ گۄڈٕ کَتھ گۄڈنِچ کَتھ وَنہٕ بہٕ یی أسۍ چھِ کَران یوٗز پنٛنہِ دُہچہِ زِنٛدٕگی منٛز پریٚشَر کُکرُک أسۍ چھِ پریٚشَر کُکرَس منٛزٕے سیُٚن رَنان تَتھ منٛز حظ چھِ سِنَس اَصٕل پٲٹھۍ پاکھ لَگان تَتھ گَژھیٚن گۄڈٕ ترےٚ ژور سیٖٹی لَگنہِ تَتھ چھُ آرام سان مَزٕ گَژھان سُہ چھُ مَزٕدار سیُن گَژھان پریٚشَر کُکرَس منٛز بہٕ چُھس تۄہِہ تِہ وَنان تُہۍ رٔنِو تَتھ منٛز سیٚن سُہ چھُ واریاہ اَصٕل گَژھان واریاہ رُت سیٚن چھُ تَتھ منٛز گَژھان بیٚیِہ وَنہٕ بہٕ تۄہِہ بیٛاکھ کَتھ أسۍ چھِ تَتھ منٛز چھُ بیٚیہِ واریاہ رُت ٹیسٹ تِہ یِوان یِنہٕ تۄہہِ باسہِ تَتھ منٛز چھُنہٕ ٹیسٹ یِوان کینٛہہ تَتھ منٛز چھُ بَرابَر سُے ٹیسٹ یِوان أسۍ چھِ گَرِ تہِ اَسہِ چھِ ہَمساے تہِ تم تہِ چھِ پریٚشَر کُکرَن منٛز رَنان أسۍ چھِ رایِس کُکرَن منٛز رَنان أسۍ چھِ زیادٕ کَران سُے یوٗز